زٕ ساس تہٕ سداہس منٛز ییٚلہِ مےٚ پانڈیچری ینورسٹی ایم ٹیٚک مۄکلوو کٔرِتھ بہٕ اوسُس پتہٕ سونٛچان بہٕ کتہِ کرٕ پی ایچ ڈی مےٚ کریاو ییٚتہِ انڈہیٖچٮ۪ن واریاہن ینورسٹین منٛز ایٚپلٲے تہٕ اڑٮ۪ن جاین گوٚو سِلیٚکشن تہٕ اڑٮ۪ن جاین گے نہٕ سِلیٚکشن کینٛہہ پتہِٕ کٔر مےٚ کٲم پتہٕ بوٗز مےٚ کشمیر گایڈیٚنس فیس بُک پیج پٮ۪ٹھ ترکی سُکالرشپ متعلِق تہٕ مےٚ کوٚر پتہٕ زٕ ساس تہٕ اردہس منٛز کوٚر مےٚ ایٚپلے جنؤری کِس رٮ۪تس منٛز پتہٕ گے مےٚ سِلیکشن زٕ سا جُلاے زٕ ساس اردہس منٛز تہٕ سیٚپٹمبر زٕ ساس اردہ ہَس منٛز گووُس بہٕ ٹرکی آ گۄڈنِکس ؤرۍ یس منٛز پے مےٚ ٹرکِش لینٛگویج ہیٚچھٕنۍ تہٕ پتہٕ دومہِ ؤری پٮ۪ٹھ لوگ مےٚ پی ایچ ڈی سٹاٹ کرُن ونکیٚن چھُ مےٚ ژورِم ؤری گژھہِ مےٚ و سٹاٹ پی ایچ ڈی یس منٛز

آ ترکی چھِ واریاہ حدٕ کھۄتہٕ مطلب واریاہ زیادٕ چھِ أسۍ تتہِ ایڈوانس فار ایٚگزامپٕل گۄڈنچی کتھ صفٲیی ہُنٛد چھِ تِم واریاہ زیادٕ خیال تھاوان تتیُک پبلِک پارکہٕ یا پبلِک ٹویلیٚٹ یا پبلِک یِم تہِ پٕلیس چھِ تِم چھِ واریاہ زیادٕ صاف آسان صفٲیی ہنٛد چھِ تِم واریاہ زیادٕ خیال تھاوان دویِم چیٖز تِہُنٛد ٹرانسپوٹیشن چھِ واریاہ زیادٕ اصٕل تِم چھِ ٹرانسپورٹ کران واریاہ زیادٕ اصٕل پٲٹھۍ یوز اۭں میٹرو أسۍتن یا ٹرامباے أسۍتن یا فیری أسۍتن سمنٛدری جہاز تہِ مطلب ایز ٹرانسپورٹ یوٗز کران ترٛیٚیِم چیٖز تِہُنٛد وتھُن بِہُن چھُ واریاہ زیادٕ تِم چھِ زیادٕ مطلب مسافر پٔریورلِک مطلب اۭں مہمانن ہُنٛد واریاہ زیادٕ خیال تھاوان آ تہنٛدۍ کھٮ۪ن چھِ یِم زن ٹرکِش ڈِلایٹ یِم زَن واریاہ زیادٕ مشہور چھِ تہنٛد اۭں کباب ٹُرکِش کباب چھِ واریاہ زیادٕ مشہور تتۍ چہِ ینورسٹی اُور آل چھِ ایٚجکیشن سیٚکٹر اگر أسۍ وٕچھو ایٚجُکیشن سیٚکٹر چھُ تتُیُک اصٕل مگر ایز کمپیٲڑ ٹُہ اِنڈیٖہکٮ۪ن اِنسٹِچوٹن سۭتۍ چھُ برابردی مطلب یِم زَن آی آی ٹی چھِ انٛڈیا ہس منٛز تہٕ تتہِ چہِ پبلِک ینورسٹی چھِ اُور آل مطلب اۭں ٹھیک ٹھاک اۭں